ڈِسٹرِک بَڈگامَس منٛز چھِ واریاہ یِم رِکریشنَل اؠکٹِوِٹیٖز مَطلب پِکنِک سپاٹٕس چھِ واریاہ فار اؠکزامپٕل دوٗد پَتھری چھُ یا دوٗد گَنٛگا چھُ اَتہِ یا ژرارِ شَریٖف تہِ چھ یِوان یۆت واریاہ لُکھ گژھان چھِ تِکیازِ یہِ چھِ کٔشیٖرِ چھِ وَنٕنۍ أسۍ تِکیازِ یہِ چھُ اَکھ جنتہٕ کِس تِکیٛازِ یہِ چھُ واریاہ خوٗبصورَت یہِ چھُ جَنتَس سٟتۍ چھُ یِوان اَتھ یہِ دِنہٕ رِلیٹ یِوان اَتھ کَرنہٕ تیوٗت چھُ یہِ خوبصوٗرَت پَننہِ خوبصوٗرتی وجہ سٟتۍ چھُ یہِ پوٗرٕ دُنیاہس منٛز مشہوٗر کٔشیٖرِ منٛز تہِ چھِ یَتھ ڈِسٹرِک بَڈگامَس منز تہِ چھِ واریاہ پِکنِک سپاٹ دوٗد پَتھری یۆت گژھان چھُ واریاہ لُکھ تِکیازِ اَتہِ چھُ سکوٗن مِلان یہِ چھُ اَکھ فری اَتہِ چھُ پؠوان ٹِکَٹ کینٛہہ تھوڑا بَہت چھُ پؠوان کَڑٕنۍ مگر اِنسان چھُ ہؠکان فٲیدٕ تہِ واریاہ زیادٕ تُلِتھ تِکیازِ اَتہِ چھُ اِنسانس اَکھ اَلگٕے سکوٗن گژھان فَراہم